اَسَلامُ علیکُم بہٕ ہَسا چھُس زیادٕ پرٛٮ۪فَر کَران نیچرَل جایَن فوٹوگرٛاف تُلٕنۍ مِثال کے طور پَر آب جَنگَل واریاہ جایہِ چھِ تِم یِم خوش چھِ اِنسانَس کَران تِمَن جایَن چھِ أسۍ فوٹوگرٛیفٕس تُلان سٲنِس بَنٛڈٕپوٗرِس منٛز چھِ اَکھ سُہ جاے یَتھ جایہِ چھِ وَنان نِنٛگلے یَتھ جایہِ أسۍ گژھان چھِ فوٹوگرٛاف چھِ تُلان بیٛاکھ جاے چھِ تَتھ چھِ وَنان بَنٛگلادیش یُس زَن زُرِ منٛز چھِ تَتھ جایہِ گٔژھِتھ تہِ چھِ أسۍ زَبردَست فوٹوگرٛاف تُلان تہٕ بیٛاکھ جاے چھِ ٲٹھ وَتوٗ بانٛڈی پوٗرہ ییٚتہِ زَن ٲ یَتھ زَن ٲٹھ وَتھ چھِ پَتھ کالہِ پٮ۪ٹھ چھِ أسۍ بوزناوان یہِ اَتھ ٲٹھ ؤتِس ہَسا چھِ ٲٹھ وَتہٕ تہٕ أسۍ حظ ییٚلہِ اَتھ ٲٹھ ؤتِس اٮ۪کٕسپٕلور کَرنہِ چھِ گَژھان زَبردَست فیٖل چھِ یِوان نیچرَل جاے وٕچھِتھ